اَلسلامُ علیکُم مےٚ چھُ ناو رِفَت بہٕ چھَس روزان بانڈی پورا اَسہِ چھُ اَکہِ دۄہ مطلب اَسہِ آیہِ اَکہِ دۄہ پٔژھۍ تہٕ بہٕ کیاہ چھِ ونان اَتھ نیبرِم آیہِ تِم نیبرِم پٔژھۍ مہمان نَوٲری پٮ۪ٹھٕے چھَس بہٕ کَتھ کران نیبرِم پٔژھۍ آیہِ لَگ بگ آیہِ دہ وُہ پٔنژٕہ نَفر اۭں نِیر ایباوُٹ دہ وُہ نَفر زیادَے تِم ٲسۍ آمٕتۍ کَشمیٖر گوٗمنہِ تہٕ وٕنہِ اوس تِمَن میٲنِس فادرَس سۭتۍ فرینڈ شِپ تہٕ وۄنۍ آیہِ تِم یوٗرۍ تہٕ تَمہِ دۄہ پیوو اَسہِ رَنُن واریاہ زیادٕ بَتہٕ تِمَن خٲطرٕ بَتہٕ وَتہٕ سیُن ویُن باقٕے چیٖز ہیوٗج کونٹِٹی منٛز مطلب واریاہن منٛز واریاہ واریاہ پیوٚو رَنُن دیگَن منٛز پیوٚو رَنُن مطلب کہِ دیگَن منٛز پیوو رَنُن واریاہ زیادٕ پیوٚو رَنُن ہیوٗج کونٹِٹی منٛز دیگَن منٛز پیوو رَنُن مطلب لۄکُٹ مۄکُٹ نہٕ کیٚنہہ مطلب تِم ٲسۍ دہ وُہ پٔنژٕہ نَفر لَگ بگ پَتہٕ ووٚن تِمَو کیاہ چھِ وَنان اَتھ نٮ۪کٔسٹ ڈے أسۍ کرو پانَے مطلب یہِ پَنُن یہِ أسۍ رَنو کرو پانَے تہٕ تِمَو مون نہٕ کِہیٖنۍ تہِ نہٕ تہٕ اَسہِ دِیو تُہۍ جاے واے پَتہٕ دیُت اَسہِ تِمَن ہیٚرِم دوٚیِم پٔہوٚر سیکَنڈ سٔٹوری سٲرٕے تِمنٕے تہٕ تِمَو کوٚر پَتہٕ مطلب پانَے رونُکھ کورُکھ پانَے تہٕ سیکَنڈ سٔٹوری اوس تِمَن مطلب تِمَن ٲس فیملی پنٕنۍ پَنٕنۍ سۭتۍ تہٕ بیٚیہِ آسَکھ گاڈِ زٕ ژور سۭتۍ مَگر گۄڈٕنِکۍ دۄہ کٔر اَسہِ تِمَن واریاہ زیادٕ مہم خٲطِر دٲری واریاہ زیادٕ عِزَت کوٚر اَسہِ تِمَن تہٕ بیٚیہِ آسہٕ تِمَن گاڑِ پَنٕنہِ سۭتۍ تہٕ کَبابہٕ أنِکھ رِستہٕ أنِکھ گۄشتابہٕ أنِکھ میٖتھ أنِتھ پالکھ نَدٔرۍ أنِکھ مطلب واریاہ واریاہ اَصٕل چیٖز أنِکھ واریاہ واریاہ عِزتھ کورہوکھ اَصٕل پٲٹھۍ کٔرہَکھ خٲطِر دٲری کۄکُر اوٚنہوکھ میٖٹ اونہوکھ پٔنیٖر اونہوکھ یا پٔنیٖر پالکھ سورُے کیٚنہہ دِیُتہوکھ تہٕ نیکٔسٹ ڈے کوٚر تٕمَو پَتہٕ پانَے دوٚپُکھ أسۍ رَنو کرو پانَے تہٕ دیُت اَسہِ تِمَن پَتہٕ دوٚیِم پور سیکَنڈ سٔٹوری تہٕ کور تِمَو پانَے نیکٔسٹ ڈے درایہِ پَتہٕ تِم ییٚتہِ پٮ۪ٹھٕے مطلب گوٗمنہِ پَنٕنٮ۪ن گاڑٮ۪ن منٛز دراے تِم پَتہٕ چَکرَس گُلمَرٕگ دراے پَہلگام دراے یوٗس مَرٕگ دراے سونمَرٕگ دراے باقین باقین جاین دراے تہٕ مَگر سانہِ گرِ اوسُکھ ڈیرٕ ڈیرٕ پَلو وَلو بیگ لَگیج وَگیج رَنان ٲسۍ ییتی أسۍ تہِ ٲسِکھ رَنان تہٕ تِم تہِ ٲسۍ پانَے رَنان أسۍ تہِ ٲسِکھ رَنان واریاہ زیادٕ حِساب کِتاب تہٕ أسۍ ٲسۍ لَگان ؤر تِمَن خٲطرٕ دیگَن مںٛز ٲسۍ أسۍ تِمَن رَنان تِمَن آو واریاہ زیادٕ پَسند کَشمیٖرٕچ مہمان نَوٲزی تہٕ دوٚپُکھ کَشمیٖر چھُ واریاہ اَصٕل مطلب مہمان نَوٲزی منٛز واریاہ عِزت چھِ کران کَشمیٖرٕکۍ لُکھ یِم چھِ مطلب واریاہ عِزت دِوان نیبرِمین تہٕ یِم چھِ واریاہ عِزَت کران مطلب اَسہِ تہِ آو تِمَن سۭتۍ واریاہ زیادٕ مَزٕ أسۍ تہِ ٲسۍ تِمَن سۭتۍ پَتہٕ گژھان ڈَل گیٹ ڈَل گیٹ ٲسۍ أسۍ گژھان شِکاراہَس منٛز شِکارا رایڈِنگ ٲسۍ أسۍ کران پَتہٕ ٲسۍ أسۍ گژھان ڈَلَس منٛز چکرَس اَپٲری مطلب بیٚیہِ ٲسۍ أسۍ ڈَل گیٹ کِنۍ گژھان نِشات شَالمور ٲسۍ گژھان پَہلگام ٲسۍ گژھان پٔری مَحل ٲسۍ گژھان باقین پٔری محل نِشات شالمور ہٲروَن داچھی گام ٲسۍ گژھان مطلب واریاہَن جایَن ٲسۍ أسۍ گژھان تِمَن سۭتۍ پھیرنہِ پَتہٕ ٲسۍ تِم یِوان ژیٖر واپَس تہٕ مَگر ڈیرٕ اوس تِمن سانی گرِ تہٕ أسۍ تہِ ٲسۍ مطلب تِمن ہٮ۪لٔپ کران رَنٕنَس وَنٕنَس أسۍ تہِ ٲسۍ تِم تِمنٕے سۭتۍ کھٮ۪وان تِم ٲسۍ اَسہِ سۭتۍ کھٮ۪وان أسۍ ٲسۍ تِمَن سۭتۍ کھٮ۪وان مطلب واریاہَس ٹایَمس ٲسۍ تِم لَگ بگ ٲسۍ تِم سانہِ ٲٹھن دہَن دۄہَن مَگر واریاہ اَصٕل مَزٕ آو واریاہ اَصٕل مَزٕ آو تِمَن سۭتۍ تہٕ أسۍ تہِ چھِ کران تِمَن واریاہ خٲطِر دٲرِ تٕم چھِ سون یِوان تِمَن لوٚگ مَزٕ سٲنِس بَتَس سٲنِس سِنِس أسۍ تہِ چھِ تور گژھان حیدراباد ییٚمہِ ساتہٕ ٹایم مِلان چھُ أسۍ تہِ چھِ تور گژھان حیدراباد أسۍ تہِ چھِ گژھان تور ڈہلی ییٚلہِ گژھو أسۍ تہٕ تِمَن تہِ چھِ أسۍ سَمکھان تَتہِ یِتھ کٔنۍ چھُ اَسہِ پَنُن اکھ سٔرکٔل اکھ فرینڈ زون فرینڈ سٔرکٔل تِمَن سۭتۍ تہٕ مَگر چھُ اَسہِ پانہٕ ؤنۍ واریاہ زیادٕ ماے مُحبت مِلژار بَچہٕ ٲسۍ تِمَن سۭتۍ مطلب کہِ کورِ آسہٕ تِمَن مَرٕد ٲسۍ تِمَن مطلب واریاہ بُزَرٕگ تہِ ٲسۍ تِمَن سۭتۍ تہٕ تِم ٲسۍ مطلب پوٗرٕ کَشمیٖرَ گوٗم تِمَو تَمہِ دۄہ ییٚتہِ دَہَن پَندہَن دۄہَن منٛز ٲسۍ نیران یِوان أسۍ دوٚیہِ دۄہ کُنہِ ساتہٕ ٲسۍ نایِٹ سِٹے کران کُنہِ ساتہٕ ٲسۍ یور مطلب نایِٹ سِٹے تہٕ ٲسۍ کران کُنہِ ساتہٕ کُنہِ ساتہٕ ٲسۍ یِوان واپَس تہِ تہٕ مَگر مَزٕ اوس یِوان تِمَن سۭتۍ تہِ تہٕ تَمہِ دۄہ چھُ مےٚ روٚنمُت واریاہ زیادٕ بَتہٕ واریاہَس زیادٕ بَتَس سیُن ویُن واریاہ ہیوٗج مطلب ہیوٗج مطلب واریاہ کونٹِٹی منٛز چھُ مےٚ تَمہِ دۄہ روٚنمُت بَتہٕ سیُن ویُن دیگَن منٛز رِستہٕ گۄشتابہٕ کَباب کۄکَر ماز پٔنیٖر پالکھ ٹَماٹر کۄکُر آبہٕ گوش میٖٹ چِکَن مطلب پٔنیٖر پالکھ واریاہ زیادٕ چھِ اَسہِ تَمہِ دۄہ روٚنمُت تہٕ تِمَن تہِ مَگر واریاہ ٹیسٹ سٲنِس رَنٕنس کرنَس تہٕ وازوانَس تہِ آو تِمَن واریاہ ٹیسٹ تِمَن آو واریاہ زیادٕ پَسند تہِ کشمیٖرٕچ مہمان نَوٲزی تہِ آیَکھ پَسند سانہِ بِہُن تہِ آوُکھ پَسند سون ماحول تہِ آوُکھ پَسند تہٕ مطلب ہَر کانہہ چیٖز آو تِمَن پَسند خاص کر ووٚن تِمَو جَنت کَشمیٖر چھُ جَنت کَشمیٖر چھُ جنَت واقعی چھُ کَشمیٖر جَنت پٔزۍ پٲٹھۍ چھُ کَشمیٖرجَنت مطلب واریاہ اَصٕل چھُ کَشمیٖر تہٕ اَسہِ چھِ ییٚتہِ یِوان مَزٕ تہٕ تِم چھِ روزان یِوان وٕہٕرۍ دۄیہِ وٕہٕرۍ تِم چھِ یِوان تہٕ پَتہٕ آے تِم آے واریاہ واریاہَن جایَن اَسہِ سۭتۍ کیاہ چھِ وَنان کٔر اسہِ اِنوایِٹ دعوت کٔر اسہِ اَنکٔلٕنیو تور تہ گے تَتہِ تہِ کھیوٚو تِمَو بَتہٕ وَتہٕ اَصٕل پٲٹھۍ مہمان نَوٲزی کٔرہَکھ تِمَو تہِ عِزَت کورہوکھ تِمَو تہِ تہٕ واریاہ اَصٕل مَزٕ آو تِمَو ییٚتہِ واریاہ اَصٕل تہٕ بَتہٕ بَتہٕ بَتہٕ بَتَس آو تِمَن سِنِس آو تِمَن واریاہ کَشمیٖر کِس وازوانَس آو تِمَن واریاہ مَزٕ لاجَواب لاجَواب دوٚپُکھ ییٖتیاہ تٲریٖف کَرو کَشمیٖر کِس وازوانَس کَشمیٖر کِس مہمان نَوٲزی تیٖتیاہ چھِ کَم تَمہِ دۄہ چھُ مےٚ روٚنمُت واریاہ زیادٕ بَتہٕ تَمہِ دۄہ روٚنمُت واریاہ زیادٕ بَتہٕ سیُن ویُن مطلب واریاہ کٲم چھےٚ مےٚ تَمہِ دۄہ کٔرمٕژ کیازِ کہِ ایک ساتھ اِتنے اَکی ساتھ آیے یوٗتاہ زیادٕ مہمان تہٕ اس لیے آو تَمہِ دۄہ واریاہ زیادٕ مَزٕ واریاہ زیادٕ مَزٕ تَمہِ دۄہ چھُ مےٚ روٚنمُت واریاہ زیادٕ بتہٕ